اگر أسۍ کتھ کرو پنٕنِس کۄلگٲمۍ ڈسٹرکس منٛز تِکیازِ أسۍ چھِ کٲم کران ییٚتہِ أسۍ چھِ بیتُ المال ییٚتہِ جمع کران پنٕنِس کشمیٖرس منٛز یا کینٛہہ چھِ دِوان إں ژوٗنٹٮ۪ن زکات یا کینٛہہ چھِ دِوان بدل کُنۍ اینگلہٕ مطلب واریاہ چھُ ییٚتہِ بیتُ المال جمع گژھان تمہِ سۭتۍ چھُ اکھ کٲم گژھان تمہِ سۭتۍ چھُ پازِٹِیو اِمپیکٹ پٮ۪وان سانہِ کومنِٹی پیٹھ سانہٕ سماجس پیٹھ چھُ تمہِ نِش اکھ پازِٹِیو مطلب اکھ اثر پٮ۪وان تِکیازِ کانٛہہ چھُ آسان تتھ منٛز غریب کانٛہہ چھُ آسان تتھ منٛز یِم یتیٖم بچہ یتہِ چھِ یتیٖم ٹرسٹ یِوان کھُلاونہٕ تمہِ سۭتۍ تتھ چھُ پٮ۪وان الگ معاوضہٕ دِیُن یتیٖم ٹرسٹس منٛز چھِ کینٛہہ بچہٕ أسۍ گژھان تِم چھِ تتہِ پران تِم چھِ پتہٕ واریاہ بٔڑۍ گژھِتھ أڑۍ چھِ پتہٕ تتھ منٛز کینٛہہ اِنجیٖنر بنان ڈاکٹر بنان أڑۍ چھِ مولوی بنان تتھ منٛز امہِ سۭتۍ چھُ اکِس سماجس واریاہ زیادٕ اکھ اثر پٮ۪وانن امہِ حالہِ اگر أسۍ وٕچھو اکھ چھِ یتیٖم ٹرسٹ تراوان بیٚیہِ چھِ درسگاہ کھُلاوان امہِ سۭتۍ چھُ سانہِ سوسایٹی پیٹھ اکھ اصل اثر پٮ۪وانن یتھۍ پٲنۍ ادردین وٕچھو أسۍ گُلوبل لیولہِ پیٹھ این آر ایل ایم چھُ یا این جی او چھُ تِتھی پٲنۍ چھُ اسہِ یِم یتیٖم ٹرسٹ یا درسگاہ یا بدل کُنۍ یِمن ہاے لیوٕل ایریاہن پیٹھ چھُ ہنفی کانٛہہ جامع مسجِدِ آسان یا بدل کانٛہہ جامِع مسجِد امہِ سۭتۍ چھُ واریاہ زیادٕ رُت اثر پٮ۪وان